مےٚ اوس اَکھ اٮ۪لِکٹِرٛک بٕلینٛکٮ۪ٹ آرڈر کٔرمٕژ تہٕ مگر سُہ درٛاے نہٕ اَصٕل کِہیٖنۍ گۄڈٕ کوٚر نہٕ پانٛژَن شٮ۪ن دۄہَن اَصٕل یوٗز سُہ ٲس اَصٕل چَلان تہٕ پَتہٕ گٔے سُہ خَراب تہٕ تَتھ ٲس پرٛایز تہِ وارِیاہ زیادٕ قۭمَتھ ٲس تَتھ وارِیاہ زیادٕ تہٕ بیٚیہِ ٲس نہٕ سُہ اَصٕل کِہیٖنۍ نہٕ اوس تَتھ کَلَر اَصٕل بیٚیہِ گٔے تَتھ تم اَندرٕ اٮ۪لٮ۪کٹِرٛک کہتانۍ چیٖز یَلہٕ تہٕ سُہ چھُنہٕ وۄنۍ چَلان تہِ کِہیٖنۍ